ہیلو ہیلو اَسلام علیکُم وعلیکُم اسلام ٹھیٖک پٲٹھۍ چھِو تُہُۍ چھِو حظ ماچھ فارمَس پٮ۪ٹھ آسان مےٚ اوس ماچھ ضۄرَتھ دُکان خٲطرٕ بَنہِ حظ مےٚ چھُ واریاہ ضوٚرَتھ مےٚ چھُ دُ کٕ بِزنِس خٲطرٕ

تہٕ کالٹی چھا حظ ٹھیٖک چَلو کینٛہہ چھُنہٕ أسۍ دِمو نَظر تہ تہٕ أسۍ کَر یِمو چَلو ٹھیٖک چھُ اوکے اوکے شُکرِیا اوکے اسلام علیکُم